اَلسَلامُ علیکُم مےٚ حظ اوس صُبحٲے تُہٕنٛدِ ریٚسٹورنٹ پیٚٹھٕ کوٚرمُت آڈَر بَتہٕ بیٚیہِ بِریانی مےٚ ووت سُہ ٹایمَس پیٚٹھ بہٕ چھَس تُہٕنٛز شُکُر گُزار واریاہ سُہ ووت مےٚ ٹایمَس پیٚٹھ مگر مگر مےٚ گوٚو پَنُن گَرِ گَرِ گوٚو اَکِر تھوڑا گوٚو مَسلات تہٕ مےٚ ہیٚکہ نہٕ یہِ سٔرٕو کٔرِتھ کِہیٖنۍ تہِ نہٕ مےٚ ہیوٚک نہٕ اَسہِ ہیوٚک نہٕ یہِ کھیٚتھ کِہیٖنۍ تہِ نہٕ یہِ چھُ مےٚ کوٚرمُت ہیٹرِک پیٚٹھ یُس پَٹنہٕ ریٚسٹورَنٹ چھُ یہِ ریٚسٹورَنٹ چھُ واریاہ اصل ریٚسٹورَنٹ یہِ چھُ ٹایمَس پیٚٹھ پَنُن آڈَر واتناوان تہٕ بیٚیہِ چھُ یہِ یِمَن گَرَن مَنٛز تہِ یِم آڈَر آسان چھِ یِم چھِ گَژھان با آسٲنی سان چھِ یِم آڈَر واتناوان یِم ریٚسٹورنٹ یُس یہِ ریٚسٹورنٹ ہیٹرِک چھُ اَتہِ چھِ واریاہ اصل یِمہٕ آڈَر واتناوان چھِ بہٕ چھَس یِہٕنٛز شُکُر گُزار ونکٮ۪س چھِ مےٚ کَرٕن کٲم یُس مےٚ یہِ آڈَر کوٚر تکیازِ یہِ آڈَر چھُنہٕ مےٚ مےٚ چھ ونکٮ۪ن مےٚ چھ تھوڑا گَرِ پرابلم بہٕ ہیٚکہٕ نہٕ یہِ آڈَر کٔرِتھ ہیٚکو نہٕ أسۍ کھیٚتھ کٔرِتھ کِہیٖنۍ تہِ نہٕ اِسلیے گَژھِ یہِ اِسلیے گَژھِ یہِ آڈَر مےٚ خَراب اِسلیے چھَسو بہٕ تۄہہِ رِکویٚسٹ کَران یُس یہِ مےٚ یہِ آڈَر چھُ یہِ گَژھِ گَژھُن کینسل کیاہ گَژھِ گَہ یہِ گَژھِ گَژھُن کینسل یُس یہِ ریٚسٹورَنٹ چھُ یہِ چھُ پَٹنہٕ اَتھ چھِ وَنان ہیٹرِک اَتیٚن چھُ یُس یہِ آڈَر شاپ چھُ اتھ پیٚٹھ چھُ اکھ کَرے مےٚ بِریانی آڈَر بیٚیہِ کرے مےٚ چِکَن پیتی آڈَر بیٚیہِ کَریاو اَسہِ تھوڑا چِکَن کوٚرما یِمے ترےٚ آیٹَم کَرے اَسہِ آڈَر مگر اَسہِ گوٚو تھوڑا ریٖزَن گَرَس مَنٛز تہٕ أسۍ ہیٚکۍ نہٕ تَمہِ باپَت ہیٚکۍ نہٕ أسۍ یہِ آڈَر کٔرِتھ مَطلَب تَمہِ باپَت ہیٚکۍ نہٕ أسۍ یہِ آڈَر کٔرِتھ یہِ کٔرِتھ تہٕ امہِ موٗجُب چھَس بہٕ دَپان یہِ آڈَر حظ گوٚژھ گَژھُن کینسل تہٕ أسۍ ہیٚکو نہٕ یہِ آڈَر ونکٮ۪س کھیٚتھ کِہیٖنۍ تہِ نہٕ یُس اَتیٚن شبیٖر احمد چھُ دُکانَس پیٚٹھ أمِس چھُ ناو شبیٖر احمد ایٚمی اوٚن مےٚ یہِ صُبحٲے یہِ آڈَر ونکٮ۪س چھَس چھَسو بہٕ تۄہہِ کَران رِکویٚسٹ تُہۍ نِیِو آڈَر کرُن چھُ مےٚ کینسَل اگر تُہۍ یہِ ونکٮ۪س کینسَل کٔرِو بہٕ چھَس تُہٕنٛز شُکُر گُزار اِسلیے کہِ اَگر نہٕ بہٕ یہِ آڈَر کینسل کَرٕ یہِ گَژھِ خَراب بیٚیہِ ہیٚکنہٕ اتھ پَتہٕ کھیٚتھ کٕہٕنۍ تہِ نہٕ تمے موٗجوٗب چھُ یہِ آڈَر ضوٚروٗری کینسل کَرُن اَگر نہٕ تُہۍ یہِ آڈر کینسل کٔرِو مےٚ گَژھِ یہِ خَراب تیٚلہِ چھُ یہِ پَتہٕ ژھُنُن دٲرِتھ تہٕ پونٛسہٕ تہِ ونکٮ۪س اگر تُہۍ آڈر واپس کینسل کٔرِو تُہۍ ہیٚکِو یہِ ونکٮ۪س کٲنٛسہِ دِتھ بیٚکِس بیٚکِس جایہِ آڈَر کٔرِتھ تَمہِ سۭتۍ بَچہِ اکھ بَچَن یِم رۄپ یِم پونٛسہِ تہِ بَچَن تہٕ بیٚیہِ ہَسا واتہِ یہِ کٲنٛسہِ نِش تِم ہیٚکَن ونکٮ۪س کھیٚتھ اِسلیے چھَسو بہٕ تۄہہِ کَران رِکویٚسٹ یُس مےٚ آڈَر صُبحٲے کوٚرمُت چھُ چِکَن پیٚتھی بِریانی چِکَن بِریانی یِم چھِ کَرٕنۍ یہِ چھُ یہِ آڈَر چھُ کَرُن کینسَل تکیازِ مےٚ گوٚو گَرَس مَنٛز گٔے تھوڑا پرابلم پَہمتھ امہ سۭتۍ ہیٚکہٕ نہٕ بہٕ یہِ آڈَر کٔرِتھ یہِ ہیٚکنہٕ بہٕ آڈَر یُس تۄہہِ یُس مےٚ یہِ آڈَر اوس کوٚرمُت تہٕ یہِ ہیٚکہٕ نہٕ بہٕ بَرابر کٔرِتھ کِہیٖنۍ تِہ نہٕ اگر أسۍ یِتھے پٲٹھۍ تھاوو یہِ گَژھِ خَراب تہٕ تھوڑا ٲس پرابلم پَہمَتھ گَرَس مَنٛز تہٕ اِنسانَن ہیوٚک نہٕ یہِ کٔرِتھ کہیٖنۍ نہٕ امہِ موٗجوٗب چھَ سو بہٕ تۄہہِ رِکویٚسٹ کَران یُس یہِ ییٚمۍ مےٚ ٲدۍ یہِ فُڈ اوٚن تہٕ تٔمِس چھُ ناو شبیٖر احمد ناو چھُس شبیٖر احمد تہٕ یُس دُکان چھُ دُکانَس اتھ چھُ ناو ریٚسٹورنٹَس ہیٹرِک یہِ چھُ پَٹنہٕ ہیٹرِک اِسلیے چھَسو بہٕ تۄہہِ رِکویٚسٹ کَران یہِ کٔرِو سا تُہۍ کینسَل یہِ آڈَر یُس مےٚ صُبحٲے یہِ آڈَر اوس دِیُتمُت امہِ خٲطرٕ چھ سو بہٕ تہٕنٛز شُکُر گُزار واریاہ تہٕ تُہۍ اگر یہِ آڈَر ونکٮ۪س کینسل کٔرِو وۄنۍ کرہا نہٕ بہٕ یہِ کینسل کِہیٖنۍ اَگَر بہٕ یہِ ونکٮ۪س اَنہٕ ہا تہٕ مگر یورٕ گٔے تھوڑا پرابلم پَہمَتھ امہِ موٗجوٗب پیو مےٚ یہِ آڈَر کَرُن کینسَل ٲخرَس پیٚٹھ چھَسو بہٕ تۄہہِ بیٚیہِ وَنان یہِ مہربٲنی کٔرِتھ کٔرِو سا تُہۍ یہِ کینسَل اگر نہٕ تُہۍ یہِ کینسَل کٔرِو یہِ گَژھِ خَراب بیٚیہِ چھِ مےٚ تھوڑا پرابلم پَہمتھ تمہِ سۭتۍ ہیٚکہ نہٕ بہٕ یہِ آڈَر بَرابَد کٔرِتھ